اَسلام علیکُم ڈانسِنگ سۭتۍ چھِ أسۍ واریاہ ایٚگزرسایزٕ ہٮ۪کان گٔژھِتھ اَگر أسۍ مطلب ڈانٕس چھِ کران تَتھ منٛز چھِ آسان اَتہِ تِم مطلب اٮ۪گزرسایز تَتھ منٛز چھُ آسان مطلب اَتہِ تِم ایٚگزرسایزٕ اَسہِ چھُنہٕ پیٚوان تَمہِ موٗجوٗب جم گژھُن کیٚنٛہہ سُہ اٮ۪گزرسایِز چھِ أسۍ تٔتھی گژھان مطلب ییٚلہِ أسۍ خانٛدَر چھِ آسَان ییٚتہِ کٔشیٖر مَنٛز تَتہِ چھِ أسۍ زیادٕ کھۄتہٕ زیادٕ ڈانٕس کَرَان تٔمۍ ڈانسہٕ سۭتۍ چھِ أسۍ مطلب باقٕے لُکھ کَرَان خۄش خاص کَر مطلب شُر شُرۍ چھِ کَرَان واریاہ اٮ۪نجاے سانہِ ڈانسِنٛگ سٕنٛدۍ مطلب تِم چھِ واریاہ خۄش گَژھان اگر مطلب مہراز چھُ یِوان تمہِ ساتہٕ چھِ أسۍ زیادٕ کھۄتہٕ زیادٕ ڈانٕس کران مطلب مہرِن اگر یِوان چھِ تمہِ ساتہٕ چھِ أسۍ ڈانس کران سکوٗلن پٮ۪ٹھ اگر پروگرام چھُ آسان تَتہِ چھِ آسَان مطلب ڈانٕس کَرَان أسۍ چھِ وۄتھَان أسۍ چھِ کَرَان ڈانٕس تمہِ سۭتۍ چھِ مطلب سون ٹیٖچَر چھُ گژھان تمہِ سۭتۍ خۄش خاص کَر مطلب شُرۍ چھُ گژھان تمہِ سۭتۍ خۄش باقٕے خلق چھِ واریاہ خۄش گَژھان مطلب گَرِکۍ یَژھان تِم چھِ گَژھان خۄش تِم چھِ واریاہ اٮ۪نجاے کَرَان أڑۍ گٔے اَمہِ ڈانسہٕ سۭتۍ مطلب تیوٗتاہ مشہوٗر مطلب تِم پٔکۍ پَننہِ لایفہِ منٛز مطلب تیوٗتاہ برونٛٹھ تٕمو مطلب اَگر نہٕ تِمَن مٔچیَن گَرِ آسہِ ہا مطلب گُزار مطلب گَرٕ پَر پَکناونَس تِم ٲسۍ تَمہِ سۭتۍ ہیٚوک تِمو گَرٕ پَکنٲیِتھ تہٕ اَمہِ ڈانسہٕ سۭتۍ ہیٚکۍ تِم واریاہ برونٛٹھ گٔژھِتھ امہِ ڈانسٕکۍ سۭتۍ سوٗزِکھ تٕم مطلب نٮ۪بَر نیٚبرٕ کوٚر تِمو ڈانٕس تَتہِ آو لُکَن پَسَنٛد تٕم لُکھ گٔے خۄش تِمو کوٚر مطلب سُہ واریاہ ہِٹ دوٚپُکھ یہِ گُزار اَصٕل چھِ ڈانٕس کَرَان مطلب ییٚلہِ خاندَر چھُ آسان خاندرَس منٛز چھِ أسۍ مطلب زیادٕ کھۄتہٕ زیادٕ مطلب ڈانٕس کَرَان پَسَنٛد اَمہِ سۭتۍ گوٚو مطلب سون واریاہ اَصٕل وٕچھُن مطلب بالی وُڈ چھُ بالی وُڈ اَگَر مطلب ٹی وی یَس پٮ۪ٹھٕے مطلب سانٛگ اِنڈیاہَس منٛز چھِ مطلب زیادٕ کھۄتہٕ زیادٕ بالی وُڈ چَلَان اگر ٹی وی یَس پٮ۪ٹھ چھِ مطلب سونٛگ یِوَان تَتھ سونٛگَس منٛز چھُ مطلب گۄڈٕ آسَان ڈانٕس تِم اَگَر نہٕ ڈانٕس آسہِ تَتھ سونٛگَس چھُنہٕ اَسہِ مَزٕ لَگَان کہِ تمہِ سۭتۍ چھِ أسۍ واریاہ اٮ۪نجاے کَران مَطلَب تِم چھِ اَسہِ کَرَان خۄش أسۍ چھِ کَرَان مطلب تِمَن خۄش تِم چھِ کَرَان تمہِ سۭتۍ اَسہِ خۄش